سانہِ فیملی منٛز چھِنہٕ زیادٕ تہِ روٗدۍ مٕتٮ۪ن یِم ٹریڈِشَن تیٖتیٛاہ زیادٕ کینٛہہ وۄنۍ گوٚو کینٛہہ ٹریڈِشن کینٛہہ چیٖز چھِ یِم زَن واریاہ کَم چھِ اور یِم چھِ اَکثر آسان خاص کَر وَنہو تۄہہِ بہٕ یُس اَکھ چھُ یُس أسۍ ہمیشَن چھُ یہِ چھِ واریاہ پَتہٕ پَتہٕ وَتہٕ پٮ۪ٹھَے أسۍ کَرَان ووتمُت تہٕ وٕنہِ تہِ چھِ کَرَان سُہ گوٚو ییٚلہِ اَکھ ؤری چھُ سَپدان ؤری کِس سب اَکھ اِقتِدامَس پٮ۪ٹھ یا ؤری کِس شروٗعَس پٮ۪ٹھ چھِ أسۍ کَران کٲم أسۍ چھِ اَکھ نِیاز کران یا خٲرات اکھ کران یا بنٛڈار اکھ کران تہٕ تتھ پٮ۪ٹھ چھِ أسۍ بُلاوان لُکن یِم اسہِ ہمسایہِ چھِ رشتہٕ دار چھِ تِمن چھِ بُلاوان تِمن چھِ کھیٚوناوان چاناوان اصل پٲٹھۍ سُہ چھُ خٲرات یِوان مُجراہ اور سُہ چھِ أسۍ دپان زِ یہِ ہسا گوٚو ییٚمہِ ؤریُک شُکران سُہ چھُ أسۍ وٕنۍ اَندٕ پٮ۪ٹھَے کَران اوس سُہ چھِ أسۍ وٕنہِ تہِ کَران باقٕے خاندرَن منٛز یا باقٕے چیٖزَن پٮ۪ٹھ عیٖزَن ویٖزَن پٮ۪ٹھ چھِ پَلَو باقٕے چیٖز سُہ ووت ہمیشَن سُہ تہِ چھِ کَران نٔے پَلَو لاگان کھٮ۪ن چٮ۪ن اَصٕل بَناوَان خاندرَن پٮ۪ٹھ أکِس بیٚیِس بُلاوان یِمَے چیٖز چھِ زیادٕ سُپیسفِک چھُنہٕ اَتھ منٛز کِہیٖنۍ